اگر أسۍ تارکَن مُتعلِق پَرو یا اگر أسۍ پَننہِ یوٗنِوٲرٕس مُتعلِق پَرو اَسہِ لَگہِ ؤریَس یِم چیٖز چھِ یِم اَسہِ پاے لَگَن اَسہِ لَگَن اَسہِ لَگہِ پاے کہِ أسۍ کِتھ پٲٹھۍ چھِ یَتھ دُنیَہَس مَنٛز آمٕتۍ یا اللہ تعالٰی سُنٛد نِظام کِتھ پٲٹھۍ چھُ چلان کاینی کاینات کِتھ پٲٹھۍ چھُ چلان یا اَسہِ لَگہِ پاے کہِ سٹارٕز یُس چھِ یِم کیاہ چ ھِ اصلی یِم تارَک چھِ یِم کٔمیِکۍ چھِ آسان بَنے مٕتۍ یِم کیاہ چھِ اصلی بیٚیہِ ہیٚکو أسۍ وٕچھِتھ کہِ أسۍ کِم پلینٹ پیٹھ چھِ کتھ پلینٹَس پیٹھ چھِ زِنٛدگی ہیٚکو أسۍ گُزٲرِتھ کتھ پلینٹَس پیٹھ ہیٚکو نہٕ زِنٛدگی گُزٲرِتھ یا یہِ یہِ کِتھ پٲٹھۍ چھُ امیُک نِظام کِتھ پٲٹھۍ چھُ چَلان یہِ سَن کیاہ چھُ ہہُ کیاہ چھُ یوٗنِوٲرٕس کیاہ چھُ اَسہِ بیٚیہِ سانٛہِ یُس یتھ پیٹھ أسۍ روزان چھِ سُہ چھُ أرٕتھ یہِ تہِ لَگہِ اَسہِ پاے اَسہِ لَگہِ واریاہ واریاہ چیٖز پاے ییٚمہِ سۭتۍ أسۍ ہیٚکو ییٚلہِ أسۍ پرو ییٚلہِ أسۍ پرو تارکَن مُتعلِق بیٚیہِ ییٚلہِ أسۍ پرو کایناتَس مُتعلِق